ہیٚلو السلامُ علیکُم تُہۍ چھِو حظ محمد یوٗسُف یُس یہِ کیب ڈرایوَر چھُ تُہۍ ؤنِو حظ مےٚ کانٛہہ کیب چھِ حظ ایٚولیبٕل اَسہِ اوس کُنزَر پارکہِ تانیٚتھ مَطلَب یورٕ تورٕ اوس اَسہِ سۄ بُک کَرٕنۍ بیٚیہِ وٕنِو حظ اَسہِ تُہۍ ریٹ کوٗتاہ ہیٚیہِ سُہ مگر سُہ گَژھِ نہٕ اَسہِ پَتہٕ تٔتی تراوُن کِہیٖنۍ تمِچ ذمہٕ دٲری دِیِو اَسہِ تُہۍ گۄڈے تہِ مَطلَب تٔمِس چھِ اَنٕنۍ تہِ چھِس نِنۍ تہِ چھِس سُہ چھُ اَسہِ فُل دۄہ دۄہ خٲطرٕ ضرورَت بیٚیہِ ؤنۍ بیٚیہِ حظ ؤنۍ زیٚوس تھوڑا بہت اگر کَنسیٚشن تہِ کَرِ ہا سۄ گٔیے مہربٲنی بیٚیہِ گَژھِ سُہ اَسہِ ٹایمَس پٮ۪ٹھ ٹایم سُہ گَژھِ نہٕ اَسہِ ٹایمہٕ اور یور کَرُن کِہینۍ تکیازِ اَسہِ چھُ واریاہ پٔژھ اِمپاٹَنٹ پٔژھ چھِ سۭتۍ تِمَن گَژھِ نہٕ دھونٛکہٕ لَگُن کِہیٖنۍ بیٚیہِ ؤنۍ ہِو اَسہِ اَیٚماوُنٹ کوتاہ چھُ اَسہِ دِیُن کوتاہ ہیٚیہِ اَسہِ یہِ تور تانیٚتھ